اگر بہٕ وَنہٕ یُس أسۍ رنان چھ گرِ غزا کیٚنٛہہ تہِ سُہ چھنہٕ أکِس زنہِ ہنٛز کٲم کیٚنٛہہ سہ پزِ أکِس مُہنیوِس تہِ کرٕنۍ کیازِ یہِ چھُ روزان واریاہ اصٕل أکِس بیٚکہِ سٕنٛز مدَتھ تہِ گژھان چھ امہِ سۭتۍ اگر گرَس منٛز زٔنۍ تہٕ موٚہنیوٗ چھٕ اگر موٚہنیوٗ رنٕنَس منٛز تھوڑا بہت مدد کرِ زَنۍ سہ چھ واریاہ زیادٕ اصٕل روزان یہِ چھُ زنہِ ہنٛزٕے کٲم کیٚنٛہہ موٚہنی تہِ چھ ہیکان رٔنِتھ تہٕ تِمَن پزِ رنُن سانہِ گرِ چھ مےٚ بوے سُہ چھُ رنان واریاہ زیادٕ اصٕل مےٚ چھُ خۄش کران سہ سُہ چھُ رنان فیملی منٛز گژھِ آسُن مردَس تہِ تگان رنُن کُنہِ سات چھٕ ضروٗرَت پٮ۪وان